اسلام علیکُم آ اچھا اچھا ایٚلیٚکٹرٕٛشَن تۄہہِ کیٛاہ اوسوٕ ضروٗرت کُس ماڈل ترٛیٚن پوٚرَن نا تۄہہِ چھُو کمہِ مَنٛز چھُو آب کھارُن تۄہہِ چھُوا کۄلہِ مَنٛز کھارُن کیٖرِ کیٖرِ مَنٛز کھارُن تۄہہِ کٔژ ہارٕس موٹر چھُو ضروٗرت

آ ترٛےٚ ہارٕس ژور ہارٕس تہِ بَنہِ اکھ ہارٕس تہِ بَنہِ ترٛےٚ ہارٕس ہا تُہۍ ہیٚکِو آرام سان یِتھ دُکانَس شاپَس پیٚٹھ تُہۍ ہیٚکِو آرام سان موٹَر نِتھ قٍمَت ہا قٍمَت گَژھِ اتھ آ اتھ گَژھان پانٛژسَتَتھ ساس قٍمَت یُس ترٛےٚ ہارٕس چھُ یُس اکھ ہارٕس چھُ سُہ گَژھِ زٕتووُہ ساس وارَنٹی آسہِ اتھ ٹیٚن ٹُو پانٛ فایِو ٹُو ٹیٚن یِیٲرٕس فایِو ٹُو ٹیٚن یِیٲرٕس آسہِ اتھ وارَنٹی آ سارِوٕے کھۄتہٕ اصٕل گَژھِ ڈۅڈ لچھ رۄپیہِ کھالہِ سُہ چھُ کھالن سُہ چھُ کھالان شیٚن پوٚرَن تہِ آب پوٚرَن پوٚرَن پانٛژن پوٚرَن تہِ یُس ترٛےٚ یُس مےٚ تۄہہِ ووٚنوٕ سُہ چھُ کھالہِ ترٛیٚن پوٚرَن آرام سان آب بیٚیہِ گَژھِ سُہ لو لو پرایزَس پیٚٹھ پَنٛژاہ ساس پیٚٹھٕ پانٛژسَتَتھ تام سُہ کھالہِ ہر کُنہِ مَنٛزٕ کۅلہِ مَنٛزٕ تہِ کیٖر مَنٛز تہِ ٹونٛگرِ مَنٛز تہِ تَمامَس کھارِ سُہ آب اتھ گَژھِ قٍمَت پَنٛژاہ ساس پیٚٹھٕ پانٛژسَتَتھ ساس تام کَمپنی آسہِ اَلَگ پانٛژسَتَتھ ساس نہِ پَنٛژاہ ساس نہِ آسہِ کَمپنی بیٛاکھ شاپ چھُ اَسہِ شُپین ایٹ گَھنٹا گر ییٚتہِ چھِ برٛا برٛینٛڈ چیٖز تُہۍ یِیِو تُہۍ وُچھِو اَکہِ لَٹہِ تُہۍ نِیِو چیٖز بیٚیہِ گَژھِ پا پرٛایِز تہِ واریاہ کَم پرٛایِز تہِ آسہِ واریاہ کَم تُہۍ تُہۍ یِیِو آرام سان تُہۍ نِیِو آرام سان یہِ تۄہہِ ضروٗرت آسوٕ تۄہہِ کیٛاہ اوسوٕ ضروٗرت بیٚیہِ وَیَر تہِ اوس ضروٗرت وَیَر وَیَرَ ہا وَیَر تہِ بَنہِ تَمام بَنہِ سورُے کیٚنٛہہ بَنہِ تُہۍ یِیِو دُکانَس پیٚٹھ تُہۍ کٔرِو ییٚتتھٕے وِزِٹ یِیِو تُہۍ وِزِٹ کٔرِو تُہۍ یہِ بَنہِ دُکان آسہِ مےٚ آ گَھنٹا گر کٲلۍکیٚتھَ ہا کٲلۍکیٚتھ اِنشا اللہ یِیِو تُہۍ تُہۍ نِیِو آرام سان موٹر تہِ تَمام بَلایہِ